مےٚ چھُنہٕ باسان اَسہِ کیٛاہ بَچَن کا پَزِ سکوٗلَن منٛز لونَس متعلق ہیٚچھناوُن یہِ بیٚیہِ یا پَرناوُن یا یِتھَے کٲٹھۍ یِمَن رِٹٲرنَنٕز متعلق کیٛاہ وٮ۪ژھِ بَچہِ پَرناونہٕ یُن اَگَر ٲسۍ وٕچھو کیٛاہ چھِ وَنان یَتھ

اَمہِ سۭتۍ چھِنہٕ کیٛاہ چھِ وَنان یَتھ فٲیدٕ چھِنہٕ اَسہِ اَمہِ سۭتۍ تیوٗتاہ کینٛہہ اَمہِ سۭتۍ چھِ نۄقصانٕے کیٛازِکہِ یِم أزِکۍ بَچہِ یِم زَن چھِ یِمَن یہِ لونَس متعلق اِنفارمیشَن چھِ پَتہٕ چھِ گژھان کٲم ییٚتہِ چھِ گۄڈٕ تِمہٕ یِمَن چھِ آسان سٕکیم چھِ آسان کینٛہہ یِم چھِ آسان تَتھ منٛز پاٹِسِپیٹ کوٚرمُت تَمہِ سۭتۍ چھِ یِم زایے گژھان پونٛسہٕ